اگر أسۍ وُچھو ٲں کۄلگٲمِس منٛز کیٛاہ اِنڈَسٹرٛیَل سیٚکٹر چھُ یا ٲں کٕم کٕم فیٚکٹرٛی چھِ کیٛاہ چھِ تَتہِ چھُنہٕ زیادٕ وُنٛکیٚن کِہیٖنۍ تہِ تِکیٛازِ یِم چھِنہٕ خٲلی کۄلگٲمِس منٛزٕے کیٚنٛہہ بلکہِ سٲرسٕے کٔشیٖر منٛز چھِنہٕ اِنڈَسٹِرٛیلایزیشَن زیادٕ گٔمٕژ کِہیٖنۍ تہِ اَتہِ ییٚتہِ چھِ واریاہ کَم اِنڈَسٹِرٛیَلایزیشَن گٔمٕژ وۄنۍ گوٚو کیٚنٛہہ اِنڈَسٹِرٛی یِمن سۭتۍ لوٗکھ زیادٕ تَر وابستہٕ چھِ سۄ چھِ اَکھ ساروٕے منٛز بٔڑ یۄس أسۍ وُچھو کۄلگٲمِس منٛز تہِ سۄ چھِ ہارٹیٖکَلچَر اِنڈَسٹِرٛی ہارٹیِٖکَلچَر اِنڈَسٹِرٛی منٛز چھِ لوٗکھ واریاہ زیادٕ وابستہٕ اَتھ سۭتۍ اَتھ منٛز چھِ لوٗکھ واریاہو طٔریٖقو پَنُن روزگار کَماوان چاہے تِم لوٗکھ یِمَن زٔمیٖن آسہِ باغات آسیٚن باقٕے چیٖز آسیٚن تِم تہِ چھِ اَتھ منٛز پَنُن روزگار تِمَن چھُ اصٕل پٲٹھۍ میلان پھل تَتھ تِم چھِ تٔتھۍ پؠٹھ تہنٛز سٲرٕے اِکنوٛامی تہنٛز سورُے معاشی حالات یۄس چھِ سۄ چھِ أتھۍ پؠٹھ دارومَدار تھاوان باقٕے یِم اَتھ ایریا ہَس منٛز تِم لوٗکھ یِمَن نہٕ زٔمیٖن آسہِ یا باغات آسیٚن کیٚنٛہہ تِم تہِ چھِ اَتھ سۭتۍ واریاہ زِ کُنہِ حَدَس تانۍ وابستہٕ تِکیٛازِ یِم زَن یِم ژوٗنٛٹھۍ چھِ آسان یا باقٕے میوٕ چھِ آسان یِم ژَٹٕنۍ یِم والٕنۍ یِہنٛز بھرٲے کَرٕنۍ یِہُنٛد ڈولان کَرُن یا باقٕے چیٖز اَتھ منٛز چھِ لگان یِہنٛز ضروٗرت اور یِمن چھِ پَنُن کامہِ دۄہ میلان یِتھ کٲٹھۍ زَن ییٚتھ وَنو یِمن چھِ پَنٕنۍ جوٛاب میِلان باقٕے گوٚو اَتہِ چھِ یِم زَن بیٚیہِ ٹیٛوٗرزمٕکۍ تہِ اَگر أسۍ وُچھو وۄنۍ یِم اِنڈَسٹرٛی چھِ ٹیٛوٗرزمٕچۍ اِنڈَسٹرٛی چھِ ٹھیٖک ٹھاک کۄکَر ناگَس منٛز چھِ کہِ یہِ حظ یہِ کۄلگٲمِس منٛز چھِ کیٚنٛہہ جان جان تہِ ٹیٛوٗرِزمٕچۍ جایہِ یِتھ کٲٹھۍ زَن تَتھ منٛز اَکھ چھِ یِوان أہَربَل چھُ یِوان یِتھٔے پٲٹھۍ چھُ ہورٕ یِوان سُہ کیٛاہ چھِ وَنان ٲں یہِ ہَسا یہِ ناگ کیٛتھانۍ ناگ چھِ اَتھ وَنان کونٛثر ناگ یِتھٔے پٲٹھۍ چھِ باقٕے باقٕے جایہِ تہِ چھِ اَتہِ کۄلگٲمِس منٛز یِوان یوٚت لوٗکھ پَسنٛد چھِ کَران گژھُن اور تَمہِ سۭتۍ چھُ اَمیٛک ٹیٛوٗرِزم بَڑھان اور یِم تَتہِ أنٛدۍ پٔکۍ روزان وٲلۍ لوٗکھ چھِ آسان تِمَن چھُ روزگار میلان بیٚیہِ چھِ وُنٛکیٚن کیٛاہ چھِ وَنان واریاہ حَدَس تانۍ اَتہِ یِم شیٖپ فارمٕز ویٖپ فارمٕز چھِ آسان یا ٲں کیٛاہ چھِ اَتھ وَنان ٲں ڈیری فارمٕز چھِ واریاہَن جٲیَن یا فِش ٲں فارمٕز چھِ ٲں ٹرٛاوُٹ واوُٹ چھِ تَتھ پٮ۪ٹھ چھِ خلق ہیٚکان پَنُن روزگار کَمٲیِتھ مَگر اَتھ منٛز چھِ وُنہِ تہِ ضروٗرت اَتھ پٮ۪ٹھ چھِ بیٚیہِ محنت کَرنٕچۍ ضروٗرت اَتھ پٮ۪ٹھ اَگر گورمیٚنٛٹ تہِ تھوڑا تَوجوٗ بیٚیہِ دی ہا تِکیٛازِ اَتہِ چھُ اصٕل مطلب ہیٚکیٚن اَتہِ اَتہِ چھُ جان پۄٹیٚنشل مطلب کۄلگٲمِس چھُ جان پۄٹیٚنشل اَتہِ ہیٚکیٚن اصٕل پٲٹھۍ یِم شیٖپ فارم یا ٹرٛاوُٹ خاص کَر یِم فِش فارَم یِم ہیٚکیٚن اَتہِ اصٕل پٔکِتھ تِکیٛازِ اَتہِ چھُ واریاہ اصٕل آب وغیرہ آسان کۄلگٲمِس کۄلگٲمہِ کِس اَکثر یِم زَن ٲں بوٚنِم ایریا چھِ یا ہۄپٲرۍ أہربَل ایریا چھُ اَتھ چھُ آسان واریاہ زیادٕ اصٕل آب اَپٲرۍ ہیٚکیٚن یِم فِش فارمٕز وِش فارمٕز اصٕل بٔنِتھ اَتھ پٮ۪ٹھ اگر تَوَجوٗ دِییِن تہٕ اَتہِ ہیٚکہِ واریاہ کٲم گٔژھِتھ بیٚیہِ تہٕ اَتہِ ہیٚکہِ اصٕل اِنڈَسٹِرٛیَلایزیشَن ٹھیٖک ٹھاک گٔژھِتھ تہٕ باقٕے گوٚو زیادٕ تر لوٗکھ چھِ اَتہِ یِہٲے ہارٹِیٖکَلچَرَس سۭتۍ آ بیٚیہِ ٲسۍ اَتھ وَنان رایِس باوٕل آف کَشمیٖر اَتہِ اوس یہِ توٚمُل ووٚمُل تہِ جان نیران اگر اَتھ پٮ۪ٹھ تہِ آسہِ ہا گورمِنٹَن بونٛٹھ بونٛٹھ تَوَجوٗ دیٛتمُت یِمن آسہِ ہان کینٛہہ نَیہِ نَیہِ ویرایٹی دِژمژ ییٚمہِ سۭتۍ یِمَن اصٕل اَتھ پھَل فصٕل آسہِ ہا نیران اور قۭمَت تہِ آسہِ ہاکھ اصٕل میَلان تہٕ مُمکِن چھِ یہِ چیٖز تہِ ما آسہِ ہا اَتہِ قٲیِم روٗدمُت مگر آیہِ یِمَن کیٚنٛہہ مسلہٕ دَرپیش چاہے تِم آبٕکۍ مَسلہٕ ٲسیا یا تھوڑا تَتھ ٲس رۄپٔے کَم پَہانۍ بَنَن تمیٛک مَسلہٕ اوسا غُربَتُک مَسلہٕ اوسا تَمہِ کہِ وجہ سۭتۍ کوٚر یِمو وۄنۍ شِفٹہٕ یِمو لوگ ہارٹیٖکَلچَر یِمو لٲگۍ ژوٗنٛٹھۍ ووٗنٛٹھۍ وۄبداوٕنۍ ٹَنٛگ وۄبداوٕنۍ باقٕے میوٕ وۄبداوٕنۍ اور یِمَن چھُ تَتھ اصٕل وُنٛکیٚن ٲں رۄپَے یِوان وۄنۍ پَزِ گورمِنٹَس یِمَن ہُنٛد کُن خیال کَرُن تِکیٛازِ روڈ ووڈ اَگر یِمَن آسیٚن یِمَن ہیٚکیٚن تھوڑا بٔچِتھ یِم ژوٗنٛٹھۍ یِم ہیٚکیٚن اصٕل پٲٹھۍ واتنٲیِتھ یا سٹوریج وغیرہ آسیٚس تِمَن چیٖزَن پٮ۪ٹھ تہِ اگر گورمیٚنٛٹ خیال دی ہاو ذہن دی ہا تھوڑا دھیان دی ہاو مُمکِن چھُ یُہنٛد یہِ یِمَن چھُ مثال آزٕ گَرمَس مَنٛز چھِ یِمَن یِم ژوٗنٛٹھۍ گَژھان تیار ییٚمہِ ساتہٕ زَن واریاہ زیادٕ موسَم گَرم چھُ آسان اور تَمہِ کہِ وَجہ سۭتۍ چھِنہٕ یِم یُہنٛد یہِ ہارٹیٖکَلچَرُک فَصٕل زیادَس ٹایمَس روزان کِہیٖنۍ تہِ وۄنۍ اگر کولڈٕ سِٹوریج اَتہِ کیٚنٛہہ گورمیٚنٛٹ دی ہا یِتھ پٲٹھۍ وُنٛکیٚن شُپیَنَس منٛز چھُ پُلوٲمِس منٛز چھُ اگر یِتھ پٲٹھۍ کۄگٲمِس منٛز تہِ دی ہان مُمکِن اوس زِ اَتِکۍ لوٗکَن تہِ واتہِ ہا اَمہِ سۭتۍ فٲیِدٕ اور یِہنٛدۍ مشکل تہِ گژھہِ ہان حل باقٕے اگر أسۍ وُچھو باقٕے چھِ یِمٔے چیٖز روڈَن پٮ۪ٹھ پزِ خیال دیٛن ٲں مطلب توجوٗ دیٛن زیادٕ کھۄتہٕ زیادٕ پۄٹیٚنشَل چھُ واریاہ زیادٕ اَتہِ چھِ پَڑھا لِکھا چھِ لوٗکھ اصٕل واریاہ زیادٕ چھِ پَڑھا لِکھا اور تَمہِ سۭتۍ کیٛاہ گَژھہِ ہا اگر یِمَن پَڑھا لِکھا لوٗکَن دِی ہان اصٕل پٲٹھۍ ایٚکسیٚس سورسِز دی ہانَکھ ٲں ذٔریعہِ دی ہانَکھ یِم تہِ ہیٚکہِ ہین کیٚنٛہہ زِنٛدگی منٛز کٔرِتھ باقٕے شُکریہ